اُستاد جی تُہۍ ؤنِو اَسہِ اَسہِ کوٗتاہ ٹایم لَگہِ لالچوک واتنَس تِکیٛاز تہِ تۄہہِ روٚٹوٕ اکھ نوٚو روٗٹ یُس زَن پَنُن روٗٹ چھِ اَسہِ چھِ پَیی حظ کہِ تَتھ پٮ۪ٹھ چھِ آز کَنَسٹرٛکشَن چَلان وۄنۍ یُس تۄہہِ یہِ روٗٹ روٚٹوٕ نوٚو تُہۍ ؤنِو اَسہِ یہِ چھےٚ سانہِ خٲطرٕ سیف کِنہٕ نَہ بیٚیہِ اَسہِ کوٗتاہ ٹایم لَگہِ اَپٲرۍ تہٕ بیٚیہِ ؤنِو اَسہِ یۄس اَسہِ کِراے چھِ دِنۍ سۄ چھےٚ اَسہِ سیم یۄس أسۍ ہُمہِ روٗٹ کِنۍ چھِ دِوان کہِ کِنہٕ سۄ چھِ ڈِفرنٛٹ